وعیلکُم اَسلام

کیٛاہ تُہی یِیِو وُنۍ فرٛی اَز چھُ مےٚ دۅہَس فرٛی ٹایم توش توش بُلبُلو ژور بیٚہن اَکہِ اَنٛدٕ ژور بیٚہن بیٚیہِ اَنٛدٕ منٛزباگہٕ بیٚہن زٕ یِم مین لیٖڈ آسان یِم گٔے دَہ ییٚمِس اَصٕل آواز آسہِ سۅے تھاوَِو آ بِلکُل لگ بگ زٕ ترٛےٚ تھاوہوکھ مطلب آواز چھےٚ نا نیران اَصٕل ژٕ وَلا میٛانہِ دِلبَرو سُہ تہِ چھُ واریاہ اَصٕل یہِ پگاہ بِلکُل دۅیہِ بَجہِ ہِیٛوٗ بہٕ چھَس ایٚویلیبُل یِیِو وَلہٕ ییٚتی کَرو پَتہٕ مشوَرٕ کیٚنٛہہ چھُنہٕ اَدٕ کیٛاہ گوٚبُر اَدٕ کیٛاہ گوٚبُر